رَننَس منٛز چھِ مےٚ یہِ تَجرُبہٕ روٗدمُت زِ ییٚمہِ ساتہٕ مےٚ گۄڈٕنٮ۪تھ روٚن تہٕ مےٚ گوٚو کوٚر واریاہ تَمہِ ساتَن اٮ۪نجاے سُہ رَنُن تِکیٛازِ مےٚ ٲسۍ نہٕ گۄڈٕ پَیی کَرُن کیٛاہ چھُ تہٕ پَتہٕ ووٚن مےٚ پنہٕ نٮ۪وٕے گَرِکٮ۪و بٲژو زِ کِتھٕ پٲٹھۍ رَنُن چھُ گۄڈٕنٮ۪تھ چھُ تیٖل ترٛاوان پَتہٕ چھُ تٔلیُن دیُن پَتہٕ چھُ مَسالہٕ ایٚڈ کَرٕنۍ تہٕ پَتہٕ چھِ اَصٕل پٲٹھۍ رَنُن پَتہٕ روٚن مےٚ